میٛٲنِس گَرَس منٛز چھِ واریاہ قٕسمٕکۍ بانہٕ تَتھ منٛز اگر بہٕ کَتھ کَرٕ پرٛٮ۪شَرکُکَر چھُس بہٕ تَمہِ ساتہٕ استعمال کَران ییٚلہِ مےٚ جلدی آسِہ نہ رَنٛنٕچ تہٕ جلدی آسہِ کٲنٛسہِ کھیوٚن تَمہِ ساتہٕ چھُس بہٕ پرٛٮ۪شَر کُکَر استعمال کَران تہٕ باقٕے چیٖز ییٚلہِ کینٛہہ مَزٕدار آسہِ بَناوُن تَتھ خٲطرٕ چھُس بہٕ دیگ تہٕ یِم ترٛامہٕ دیٖچہِ کَران استعمال یِم ترٛامہٕ دیٖچِک چھِ آسان اَتھ چھِ آسان کَلاے کٔرِتھ ترٛامَس تَتھ منٛز چھُ مَزٕ گَژھان زَبردست یہِ چھُ پٮ۪وان دانَس پٮ۪ٹھ تھاوُن یا نارَس پٮ۪ٹھ تھاوُن اَتھ منٛز چھُ لَگَان سوٚت سوٚت نارٕ سۭتۍ لَگَان اَتھ مَزٕ تہٕ اَتھ چھُ لَگَان واریاہ میچھَر اتھ کھٮ۪ن چَٮ۪نَس اگر بہٕ کَتھ کَرٕ بیٚیہِ کُس کُس چیٖز چھُس بہٕ استعمال کَران بہٕ چھُس کَران یُس یہِ مایکرٛو ویو اوٚوُن یہِ چھِ آسان توٚنٛدرٕ چھِ آسان تَتھ منٛز چھُس بہٕ توٚندوٗری چِکَن رَنَان سُہ چھُس بہٕ تَمہِ خٲطرٕ استعمال کَران تہٕ بیٚیہِ یِم بانہٕ چھُس بہٕ زیادَے پَہَن اَنان بٔرِتھ تِکیازِ مےٚ چھِنہٕ تیوٗت وٕنۍ تَگَان وٕنۍ أکسی بانَس منٛز رَنُن کِہینۍ تہٕ اگر بیٚیہِ وارِہَن نَفرَن سُم آسہِ رَنُن تَمہِ خٲطرٕ چھِ أسۍ بَجہِ دیگہٕ کَران استعمال تہٕ تمہِ تَمہِ سۭتۍ چھِ أسۍ واریہَن گَران خٲطرٕ نَفرَن خٲطرٕ کھٮ۪ن چٮ۪ن رَنَن اگر وازوانٕچ أسۍ کَتھ کَرو کُنہِ ساتہٕ چھُس بہٕ وازوان گَرِ رَنَان أسۍ چھِ وٕرِ دِوَان نٮ۪برٕ کَنۍ سۄ چھِ آسَان وٕرِ سیرٮ۪ن ہٕنٛز بَنٲیِتھ تہٕ تَتھ منٛز چھِ أسۍ زِنِس پٮ۪ٹھ دِوَان نہ یہِ دے دیگہٕ تھَاوَان زِنِس پٮ۪ٹھ تہٕ تَتھ پٮ۪ٹھ چھُ رَننَس الگٕے مَزٕ لَگَان تہٕ تَتھ سِنِس چھِ الگٕے میچھَر تہٕ مَزٕ یِوَان